میٲنِس گرس منٛز ہسا چھُس بہٕ مےٚ سۭتۍ سۭتۍ ہسا چھُ میون یُس مول موج چھُ میٲنۍ خاندارینۍ چھِ میٲنۍ شُرۍ چھِ تہٕ تِم تہِ ہسا چھُ شوق تھاوان اَمہِ گاڈنِنٛگ ہُنٛد کیازِ یہِ چھُ اَسہِ یہِ ہَسا یہِ جدی بدی وَراثت گارڈنِنٛگ چھِ اَسہِ جدی بدی وراثت آسان أسۍ ہَسا سون جد تہِ چھُ اوسمُت زٔمیٖندٲری کران یہِ ہسا یہِ بہٕ تہِ چھُس زٔمیٖندٲری کران میٲنۍ شُرۍ میٲنۍ شُرۍ تہِ کران زٔمیٖندٲری زٔمیٖن چھِ ایویلیبٕل زٔمیٖندٲری چھِ کران تَمہِ مٔزیٖد تہِ اَسہِ کاربار تہِ آسہِ کاربار تہِ آسان تِتہِ ہؠکو کٔرِتھ مَگر زٔمیٖندٲری چھِ أسۍ سٲری زِ کران